ہٮ۪لو تۄہہِ اوسوٕ آرڈر دیُتمُت یُس توہہِ والنٮ۪ٹ یُس تۄہہِ والنٮ۪ٹ آرڈر اوسُو دیُتمُت آ سُہ چھُ پوٗرٕ کَمپٕلیٖٹ یُس تُہۍ کَر یِیِو وۄنۍ آ تُہۍ تُہۍ ییٖزیو تُہۍ کٔرۍزیو وِزِٹ یہِ آن لاین آرڈر دیُتمُت تُہۍ ہیٚکِو یہِ پٔرسٕنٔلی تہِ دُکانَس پٮ۪ٹھ تُہۍ ہیٚکِو وٕچھِتھ تَتھ چھِ واریاہ وٮ۪رایٹیٖز اَمہِ بغٲر تہِ آ والنٮ۪ٹَن منٛزَے چھِ واریاہ قٕسٕم یِم چھِ أڑۍ یہِ اَتھٕ سۭتۍ چھُنہ پھٕٹان کانٛہہ کٲنسہِ وَنان سُہ شاہ سۭتۍ پھٕٹان آ تِم تہِ چھِ اَسہِ چھِ واریاہن کَنٹرٛیٖزَن ہٕندۍ خاص کر أسۍ چھِ کَشمیٖرَس منٛز روزان کَشمیٖرِکۍ چھِ زٕ ژور قٕسٕم اکھ چھُ دوٚر قٕسٕم تہِ چھُ بیٛاکھ گوٚو یُس وٕنۍکٮ۪س ژےٚ آرڈر کورُتھ سُہ میٖڈیَم قٕسٕم سُہ تہِ چھُ بیٛاکھ گوٚو تَمہِ بغٲر چھُ بیٛاکھ واریاہ اَصٕل سُہ گوٚو سُہ یہِ کاغذی چھِ تَتھ وَنان سُہ چھُ آسان پوٗرٕ بِلکُل ہوا سۭتۍ پھٕٹان ٹھیٖک چھا تَتھ چھِ پہٕ پوٗرٕ گوجی یوت نیران أندرٕ چھُ آسان سُہ برابر سُہ پیٖر تَتھ وَنان برابر نیران تَتھ چھِ مارکیٹَس منٛز آ سُہ چھِ تَتھ چھِ مارکیٹَس منٛز ریٹ تہِ آسان اَصٕل تہٕ سُہ چھِ واریاہ اَصٕل آ آرڈر چھُ کَمپٕلیٖت وۄنۍ ییٖزیو تُہۍ کٔرۍزیو وِزِٹ آ تُہۍ ییٖزیو تہٕ تُہۍ ییٖزیو پٔرسٕنٔلی ییٖزیو تُہۍ تور تُہۍ وٕچھِو سُہ آ تُہۍ وٕچھِو سُہ ٹھیٖک چھا آ اَمہِ بغٲر تہِ ووٚنمو مےٚ تۄہہِ گۄڈٕنٮ۪تھٕے اَمہِ بغٲر چھِ واریاہ وٮ۪رایٹی أتھۍ والنٮ۪ٹ مُتعلِقٕے آ والنٮ۪ٹ مُتعلہِ اَتھ چھِ زٕ ژور قٕسٕم اَسہِ نِش وٕنۍکٮ۪س اٮ۪ویلیبٕل زٕ پانٛژھ قٕسٕم أڑۍ چھِ خراب وارب چھِ نہٕ أسۍ کھٮ۪وان کیٚنٛہہ یہِ زٕ نَمبر وٕ نَمبر چھِنہٕ أسۍ کھٮ۪وان کیٚنٛہہ آرجِنَلَس منٛزٕے چھُ اَسہِ اَسہِ نِش واریاہ وٮ۪رایٹیٖز اَتھ منٛز تہٕ اَگر تُہۍ تُہۍ پٔرسٕنٔلی وٕچھِو تُہۍ ہیٚکِو تُہۍ پانہٕ تہِ سُہ وٕچھِتھ فیٖل ہیٚکِو تُہۍ پانہٕ تہِ کٔرِتھ ڈِفرَنٕس کَتھ کیٛاہ چھِ آ ریٹ تہِ چھِ ریٹ تہِ چھِ واریاہ اَلبتہ ہُہ چھِنہٕ زیادٕ ریٹ تہِ کیٚنٛہہ ریٹ تہِ چھِ جٮ۪نوَنٕے تہٕ یِتھ پٲٹھۍ تُہۍ موٹِویٹ گٔژھِو یِتھ پٲٹھۍ تُہۍ سٮ۪ٹِسفَے گٔژھِو آ بیٚیہِ مہ اوس کیٚنٛہہ آرڈر کَرُن اَمہِ بغٲر چھُس بیٚیہِ باقی ڈرٛاے فرٛوٗٹ تہِ تہٕ آ تُہۍ حظ یِیِو تُہۍ ییٖزیو یوٗرۍ ہُپٲرۍ کٔرۍزیو آ تُہۍ وٕچھزیو یہِ تہٕ اَلبتہ أسۍ چھِ اَسہِ چھُ واریاہ أسۍ چھِ گامَن منٛز تہِ بِزنِس وِزنِس کران أسۍ چھِ یِم ڈُنۍ وُنۍ چھِ نہ اَسہِ چھِ یِم اَسہِ تہِ چھِ یہِ سَستہٕ ریٹ آسان یا باقِیو ایز کَمپِیٲڈ ٹُہ اَدٲرٕز اَدَر دُکاندارَن نِش کیٛازِ یہِ چھِ گامَن منٛز یِم ڈُنۍ کُلۍ پانَے ہٮ۪وان مٔلۍ نہ پَتہٕ لَگان سُہ لیبَر ویبَر پانَے سُہ چھان وا چھانَن وانَن کیٛاہ چھِ تھاوان یِم ڈُنۍ کُلۍ حظ یِم خامَس منٛزٕے خام آ پَتہٕ لگان یہِ لیبَر ویبَر پانَے چھانَن وانَن بۄن کَنۍ سَمبالانہٕ تاپناوان واپناوان اور اَصٕل پٲٹھۍ اَمہِ موٗجوٗب چھِ اَسہِ ریٹ کم اَگر تۄہہِ باقِیس نِش گٔژھِو تَتھ چھُ مِڈَل مین آسان باقی منٛزٕ تِم تہِ چھِ یِتھَے پٲٹھۍ گامہٕ پٮ۪ٹھٕے چھِ اَنان تِم مال پَترٕ ہٮ۪وان اَکھ سُہ کٕنان بیٚیِس سُہ کٕنان بیٚیِس اَتھ چھِ تِم مِڈٕل مین اَتھ چھِ تِم پَنُن کٔمِشَن کٔمِشَن کَڑان اَوا اَوا اَوا مےٚ باسان اَگر تُہۍ بہ وٕچھِو تۄہہِ کوٚروُ واریاہ اَصٕل تۄہہِ کوٚروُ یہِ آرڈر تہٕ اگر تُہۍ پٔرسٕنٔلی تہِ کٔرِو تہٕ تُہۍ وٕچھِو پانہٕ تہِ ڈِفرَنٕس کۭژاہ کیٛاہ چھِ مارکیٹَس باقی دُکاندار دُکانَن نِش کۭژاہ چھِ اَتھ فرق آ بیٚیہِ مہٕ کیٚنٛہہ وَنُن اَتھ مُتعلِق پونٛسہٕ سُہ پونسہٕ آ پونسہٕ پونسہٕ أنۍزیو تُہۍ سۭتۍ تہٕ کیٚنٛہہ چھُنہٕ پَرواے آ بیٚیہِ مِلیوٗ تۄہہِ اَتِتھَس کاڈ واڈ تہِ دُکانُک کیٚنٛہہ چھُنہٕ پَرواے آ تُہۍ گٔژھِو پوٗرٕ پٲٹھۍ سٮ۪ٹٕفاے تہٕ کیٚنٛہہ چھُنہٕ پرواے اَوا اَوا چلو چلو وۄنۍ کر یِیِو تیٚلہِ کر وَنیووُ تۄہہِ اکھ زٕ گنٹہٕ بعد نہ چلو أسۍ چھِ ژیر تام آسان أسۍ چھِ ژیر تام آسان ییٚتہِ تہٕ کیٚنٛہہ چھُنہٕ پرواے تُہۍ ہیٚکِو یِتھ اَوا اَوا آ ییٚتہِ چھِ مۄ مۄہنِو وۄہنِو تہِ چھِ ییٚتہِ تھَس تہٕ تِم تہِ کَرَن تۄہہِ ہٮ۪لٕپ کیٚنٛہہ چھُنہٕ پرواے ییٚتہِ چھُ نَفری وفری تہِ آسَن تہٕ چلو چلو گوٚو ٹھیٖک اَچھا تُلِو تیٚلہِ ہہ تُلِو تُلِو